اسلام وعلیکم ٹھیٖکھ چھِو حظ بہٕ حظ چھُس ٹھیٖکھ سَر تۅہہِ کٔرِیٚو مےٚ اوترٕ تہِ فون مےٚ اوس یہِ دَنٛدس پرابلم

مےٚ چھُ اَتھ منٛزٕے کَران دَگ زَبردس خَبر اَتھ چھُ حظ کیٛوٚم لوٚگمُت کِنہٕ کیٚنٛہہ اَکھ حظ چھُ کوٚڈمُت امہِ برٛونٛہہ تۅہہِ نِش حظ کَڈٕنایاے مےٚ وۅنۍ نہ حظ چھِ وُچھ بیٚیِس مَطلَب دَگ کرِ سٍتۍ کہِ حظ نہ حظ نہ مےٚ حظ چھُ باسان کیٛوٚم چھُ لوٚگمُت اَتھ تُہۍ کَمہِ وارٕ حظ چھِو بٮیٚہواں امہِ برٛونٛہہ حظ گٔیَس بہٕ أمِس ڈاکٹَرَس نِش اہن حظ دَوا حظ دِتُن مَگر تھوڈا چھِ فَرق گَژھان دۅن ترٛٮ۪ن گَنٛٹَن تہٕ پتہٕ حظ چھِ بیٚیہِ کَران دَگ تُہۍ کَمہِ حظ دۄہ چھِو بیٚہوان اتہِ اچھا کٕلنِکَس پٮ۪ٹھ آسان کَنٹِنیٛوٗ ٹھیٖکھ حظ چھُ تہٕ بیٚیہِ ما چھُ یِتھٕ کٕنٮ۪تھ تۅہہِ کانٛہہ عٮٮ۪لاجا دیٚسی عٮ۪لاج اسہِ گَوٚوا ایڈمِٹ

ناو کیٛاہ حظ چھُ اَتھ کِلنِکَس کیٛاہ حظ چھُ ناو ٹھیٖک حظ چھُ بہٕ حظ چھُس کھیٚوان مَطلَب دۅن ترٛٮ۪ن گَنٛٹَن حظ چھِ تھوڑا مَطلب گَژھان فرق مگر یَپٲرۍ چھِ پتہٕ بیٚیہِ کَران دَگ نہ حظ اَکھ حظ چھُ امہِ برٛونٛہہ تہِ کوٚڈمُت ٹھیٖک حظ چھُ تُہۍ وُچھ زیٚو ٹھیٖک حظ چھُ